بنڈپور ڈِسٹرکٹَس منٛز یِم چیٖز وٕنکیٚس چھُ ساروی کھۄتہٕ زیادٕ چھُ ؤنکیٚنَس بنڈپور ڈِسٹرکٹس منٛز چھُنہٕ پَڑٲے ہنٛز کٔمی کِہینۍ نہٕ بنڈپور ڈِسٹرکٹس منٛز چھُ واریاہ زیادٕ پٔروٕنۍ لُکھ تَتہِ چھِ واریاہ زیادٕ تِتھِۍ نفر یِم پٔرمٕتۍ چھِ واریاہ زیادٕ اَلبتہ بے روزگٲری چھِ واریاہ زیادٕ لُکو چھُ پوٚرمُت لٔڑکو چھُ پوٚرمُت مَگر چھِ ؤنکیٚس گرِ بِہتھ بےٚ روزگار تہِ چھُنہٕ روزگارٕ چھُنہٕ کَہینۍ تَمے سۭتۍ چھُ وۄتھان پَتہٕ کریٚکھ وۄتھان ییٚلہِ نہٕ روزگارٕے اوس کِہینۍ تِم لٔڑکہٕ چھِ پَتہٕ پاگل گژھان أمۍ وَرٲے چھُ کینٛژن کینٛژن جاین چھُ کینٛژن علاقن منٛز چھُ بنڈپور یِم مطلب بالٲیی علاقہٕ چھِ یِم تھدین علاقن تِمن تِمَن جاین چھُ نہٕ ٹیٖچر کِہینۍ تہِ تِمن جاین چھُنہٕ تِمن شُرین چھُنہٕ فیسلٹیٖز ہیٚکان وٲتِتھ کِہینۍ تِم شُرۍ چھِ نہٕ ہیٚکان اَصٕل پٲٹھۍ پَڑٲے کٔرِتھ کِہینۍ تِمن تام گژھِ ینہٕ واتنہٕ تِمن تام گژھِ واتُن تٔمۍ وَرٲے تہِ چھُ کینٛہہ جایہِ سَیاحت چہِ جایہِ یِمن جاین اِنسان چکرَس ہیٚکہِ گٔژھِتھ یِمن جاین ٹوٗرِزٔم ہیٚکہِ واریاہ ڈٮ۪ولَپ گٔژھِتھ اَلبتہ تِمن جاین چھُ نہٕ واتان گٲڑۍ کِہینۍ تِمن جاین چھُنہٕ روڈٕس فیسلٹی چھِ نہٕ وَتہٕ چھِ نہٕ تِمن جاین کِہینۍ یِم یِپٲر گٲڑۍ گژھِ ہا تور لایِک مٔنی پوٗرَس منٛز چھِ اکھ جاے یَتھ وَنان چھِ سُمبلر سُمبلرَس منٛز چھِ جاے سُمبلر ہیٚور چھِ کھسان تَتہِ چھِ جاے اکھ سُہ چھِ سُرِندر سُہ چھِ سُرِندر چھِ تِژھ خوٗبصوٗرت جاے سۄ چھِ پہلگام تہٕ باقین جاین کھۄتہٕ واریاہ خوٗبصوٗرت تَمہِ ہیٚور چھِ جاے تَتھ تَتھ چھِ وَنان سر تور چھُنہٕ ہیٚکان اِنسان تور چھُنہٕ سُرِندر تہِ اَصٕل پٲٹھۍ گٲڑۍ کھسان کِہینۍ تہِ چھُنہٕ تَپٲر وَتھ ٹھیٖک کِہینۍ تور چھِ نہٕ گاڑِ کھسٲنٕے پاےدٔلۍ کَتہِ ہیٚکہِ اِنسان تور کھٔستھ اَگر آسہِ ہا آسان روڈ اَصٕل وَتہٕ آسہٕ ہن اَصٕل گاڑِ پَکہٕ ہن اَصٕل پٲٹھۍ تَپٲر ٹوٗزِزٕم تہِ بَڑِہا تمٲر تہٕ تَمہِ سۭتۍ گژھِ ہا یُس پونٛسَن ہنٛز کٔمی ٲسۍ یَتھ ڈِسٹرکٹس منٛز سُتہ گژھِ ہا تَمہِ سۭتۍ کَم اِکانٕمِک کریسِز یِم آسہٕ تِم تہِ گژھہٕ ہن تَمہِ سۭتۍ کَم بیٚیہِ چھُ کیٚنٛہہ جایہِ چھِ بنڈی پورَس منٛز یِمن جاین مطلب اینورنمینٹ یِم چھِ ماحول چھُ سُہ چھُ نہٕ صاف کیٚنٛہہ مطلب ژوٚٹھ چھُ ژوٚٹھ چھُ اوٚنُکھ تہٕ تراوُکھ وَتہِ پٮ۪ٹھ ڈَسٹبیٖنَس یہِ لُکن تہِ چھِ تَتھ منٛز غلطی لُکھ چھِنہٕ ڈَسٹٕبنٕز اِستعمال کران اَصٕل پٲٹھۍ کِہینۍ لُکن تہِ چھےٚ غلطی بس یِمے چھِ کیٚنٛہہ چیٖز تہٕ گرومینٹَس پَزِ اَتھ بارَس منٛز سونچُن